آز ہیٚچھو أسی کٲشٕر زبان بوڈو زبان تہٕ بنگٲلی زبان یِمن کِتھ پٲٹھۍ چھِ پانہٕ ؤنۍ ہِشِر بیٚیہِ وٕچھو أسۍ کٲشٕر زبان بوڈو زبان تہٕ بنگٲلی زبان یِم کَمہِ فیملی پٮ۪ٹھ چھِ آمژٕ اکھ وٕچھو أسۍ یِمن ہِشر بیٚیہِ وٕچھو أسۍ پانہٕ ؤنۍ کیٛاہ چھِ کِہیٖنۍ گۄڈنیُک وٕچھو أسھ کٲشٕر زبان بوڈ زبان تہٕ بنگٲلۍ زبان چھِ یِم چھِ ڈِفرنٛٹ فیملیٖزو پٮ۪ٹھ آمژٕ تہٕ ہر أکِس أکِس زبانہِ چھِ الگ الگ کرٮ۪کٹر أسۍ وٕچھو اتھ منٛز یِمن کیٛاہ ہِشر چھُ گۄڈنٮ۪تھ وٕچھو أسۍ کٲشٕر زبان یۄس کٲشٕر زبان چھِ یہِ چھِ آمٕژ اَکہِ گرُپہٕ پٮ۪ٹھٕ تتھ چھِ ناو ونان أسۍ اِنڈو آرِیا لنٛگویج یہِ چھِ یِوان ونٛنہٕ کٲشٕر ماج کٔشیٖرِ منٛز اتھ چھِ کیٚنٛہہ وارِیاہ وارِیاہ اصٕل کرٮ۪کٹر مطلب شاردا اکھ چھِ عربِک اکھ چھِ بیٚیہِ چھُ اتھ وارِیاہ اصٕل بیٚیہِ چھِ اتھ وارِیاہ اصٕل پٔرشنٕکۍ تہٕ عربٕکۍ تِکیٛازِ اتھ چھِ تھواڑا تواریٖخ تہِ رلان وَنہِ وٕچھو أسۍ بوڈو لنٛگویج یُس بوڈو لنٛگویج چھُ یہِ چھِ پاٹ مطلب تِبتِین لنٛگویج ہُنٛد تہٕ یہِ چھِ یہِ چھِ کَمہِ فیملی ہٕنٛز فیملی یہِ چھِ بوڈو گرُپ فیملی بِلانگ کَران أسۍ وٕچھو یہِ کَتہِ چھِ بولہٕ یِوان یہِ چھِ یِوان ونٛنہٕ آسامس منٛز تہٕ وٮ۪سٹ بٮ۪نگالس منٛز اتھ چھِ پنٕنۍ کیٚنٛہہ خاص کٮ۪رٮ۪کٹر تتھ چھِ أسۍ وَنان بوڈو سِکرِپٹ تہٕ یِم چھِ یِوان وننٲے تہِ بوڈووَس منٛز بیٚیہِ وَنہِ وٕچھو أسۍ بنٛگٲلۍ لنٛگویج یُس بن لنٛگویج چھُ یہِ چھُ اکھ اِنڈو آرِین لنٛگویج بیٚیہِ چھِ یہِ پاٹ ایٖسٹٲرٕن اِنٛڈین ایٖسٹٲرٕن ونٛنہٕ یِوان یہِ چھُ یِوان ونٛنہٕ بنٛگلادیشَس منٛز بیٚیہِ سٲنِس أکِس سِٹیٹس منٛز تَتھ چھِ وَنان وٮ۪سٹ بنٛگال یُس أسۍ وٕچھو اَمِکۍ خٲصِیت بنٛگال کٮ۪ن چھُ وارِیاہ اکھ خٲصِیت کلچر چھُ یِمن بیٚیہِ یِمن چھُ سکرپٹ یِم وارِیاہ پرزٲرٕو کران چھِ آمٕتۍ آسان وَنہِ وٕچھو أسۍ یِمن زبانَن کٲشٕر زبان بنٛگٲلۍ زبان تہٕ بوڈو زبان کیٛاہ ہِشر چھِ پانہٕ ؤنۍ گۄڈوٕنٮ۪تھٕے وٕچھو أسۍ یِم کَمہِ فیملی پٮ۪ٹھ چھِ آمٕتۍ یِم ترٛٮ۪نہٕ وَے زبانہٕ چاہے کٲشُر چھُ چاہے بنٛگٲلۍ چھِ چاہے بوڈو چھِ یِم چھِ اِنڈو آرین لنٛگویجٕس بیٚیہِ وٕچھو أسۍ کیٚنٛہہ کلچر اٮ۪کٕسچیٚنٛجٕس مطلب أسۍ وٕچھو کیٚنٛہہ تواریٖخس منٛز چھِ کیٚنٛہہ چے اَمہِ سۭتۍ کیٚنٛہہ گٔمٕتۍ یِم چھِ پانہٕ ؤنۍ رلان بیٚیہِ وٕچھو أسۍ پانہٕ ؤنۍ بیٚیہِ اکھ کہِ مطلب یَتھ منٛز کیٛاہ یَتھ منٛز بنٛگلادیشَس منٛز بوڈوس منٛز کٔشیٖرِ منٛز یِمن کیٛاہ پانہٕ ؤنۍ خاص موموٗلی موموٗلی تواریٖخ رلان کلچر رلان سِکرپٹ رلان مطلب یہِ کِتھ پٲٹھۍ چھِ یہِ چھُ گوٚمُت یہِ کِتھ پٲٹھۍ چھُ گوٚمُت یُس یہِ بوڈو زبان چھِ کٲشٕر زبان چھٕ بنٛگلادیش زبان چھِ اتھ منٛز چھِ گٔمٕژ پراکزِمِٹی پراکزِمِٹی مطلب گوٚو کیٚنٛہہ کلچر یِم پانہٕ ؤنۍ شیر گٔمٕتۍ چھِ کِتھ پٲٹھۍ ہسٹرٛی ترا تواریٖخس منٛز کیٚنٛہہ کٲشرِس منٛز کیٚنٛہہ اورٕ یور آسان کیٚنٛہہ گٔمٕتۍ رِلیشَن چھِ بنان پانہٕ ؤنۍ تَمہِ سۭتۍ چھُ ہٮ۪کان پانہٕ ؤنۍ ہٮ۪کان پانہٕ ؤنۍ ہِشر گَژھان بیٚیہِ چھُ یِمن ترٛٮ۪نہٕ ؤنی زبانن اکھ أکٲے فیملی بہِ بِلانٛگ کَران اِنٛڈن آرِین گرُپ ییٚمہِ سۭتۍ یِم پانہٕ ؤنۍ ہِشر چھُ روزان وٕنۍ تہِ وٕنہِ چھُو أسۍ اَسہِ پَزن یِمہٕ لنٛگویجہٕ پِرزٲرٕو کَرنہِ پنٛنہِ خٲطرٕ تہِ پنٛنہِ فیوٗچر خٲطرٕ تہِ تِکیٛازِ ہر کانٛہہ زبان چھِ پنٛنہِ پنٛنہِ جایہِ خوٗبصوٗرت آسان